ہیٚلو اَسلام علیکُم وعلیکُم سلام اَہَن حظ آ تُہۍ کٕم حظ چھُو اَچھا ٹھیٖک تُہۍ ما چھِو اَیاز صٲبٕنۍ یہِ لٔڑکہٕ ما چھُو تُہۍ اَچھا ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ ٲسوٕ حظ ٹھیٖک اَچھا ٹھیٖک آ نہَ بِذٲتی چھِ أسۍ کیٛاہ وَنان أسۍ ٲسۍ آوُر تھوڑا بیٚکہِ جایہِ ٲس کٲم آ تَوے ہیٚکہِ نہٕ أسۍ یِتھٕے اَسہِ چھِ لگ بگ ٲٹھ دَہ دۄہ چھِ أسۍ آوُر ؤنہِ مےٚ چھِ پےَ تہٕ مگر أسۍ چھِ یورٕ آوُر تہٕ اَسہِ چھِ مطلب یورٕ پَش اَڈٕلٮ۪کُے أکِس گَرَس چلو کینٛہہ چھُنہٕ پَرواے تہٕ آ لَگ بھگ تُہۍ کٔرِو پا پانٛژھ شےٚ دۄہ کٔرِو تُہۍ تھوڑا صبٕر تہٕ أسۍ چھِ تھوڑا آوُر

تہٕ تۄہہِ تۄہہِ چھُو بَناوٕنۍ دارِ دروازٕ کِنہٕ حظ مےٚ باسان تُہۍ تھٔوِو تُہۍ کٔرۍزیٚو کٲم تُہۍ تھٔوِو لٔکٕر أنِتھ آ بیٚیہِ تھٲوزیٚو تُہۍ کیٛاہ ونان کِلۍ چاینیٖز کِلۍ تہٕ بیٚیہِ تھٲوِزیٚو تُہۍ پیچ کِلۍ بیٚیہِ تھٲوِو تُہۍ أنِتھ آ جٲلۍ تہِ تھٲوزیٚو تُہۍ أنِتھ تۄہہِ چھِو نا جالہِ پٔٹۍ تہِ بَناوٕنۍ آ تُہۍ تھٲوِزیٚو أنِتھ یِم یہِ چیٖز یُس تۄہہِ مےٚ ووٚنمو قبضہٕ قبضہٕ تہِ تھٲوِزیٚو تُہۍ أنِتھ قبضہٕ ترٛےٚ ژور ترٛےٚ آنٛچہِ أنۍزیٚو تُہۍ قبضہٕ ٹھیٖک چھا اَتھ لَگَن مےٚ باسان کیٛاہ وَنان ہَفتہٕ کھنٛڈ لَگہِ اَتھ أسۍ چھِ کیٛاہ وَنان آ رۄپیہِ پانٛژٛھ پانٛژھ رۄپیہِ لَچھ کھنٛڈَس لَگو اَتھ مطلب یہِ سامان وامان بیٚیہِ سون یہِ چھانہٕ کٲم گَرٲے وَرٲے ہٮ۪تھ أسۍ چھِ کَم سے کَم لگ بگ أسۍ یِمو پانٛژھ شےٚ چھان یِمو أسۍ ہفتہٕ کھنٛڈ دِمو ہفتہٕ کھنٛڈ ہفتہٕ کھنٛڈ دِمو أسۍ أسۍ ترٛاوہوکھ نا مطلب أڑۍ ہیوٚر بیٚیہِ أکِس پورس تہٕ بیٚیہِ باقٕے چھان کَرو أسۍ بیٚیِس پورَس کینٛہہ چھُنہٕ پَرواے کینٛہہ چھُنہٕ پرواے تۄہہِ تھوٚومو مےٚ ؤنِتھ تہٕ تُہۍ تھٲوِزیِٚو یہِ سامان أنِتھ تہٕ پَتہٕ گٔے میٛٲنۍ باقٕے کٲم گٔے مےٚ پَتہٕ باقٕے پانَے

آ ژٕ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ تھَو تھوٚومو نا مےٚ ؤنِتھ کیٛاہ کیٛاہ چھُ انُن تُہۍ تھٲوزیٚو یہِ أنِتھ تہٕ بیٚیہِ توتہِ آ اَکہِ دۅیہِ دۄہۍ یِمہٕ بہٕ تہٕ بہٕ تُلہٕ اَتھ میجرمٮ۪نٛٹ ٹھیٖک چھا آ اَتھ تھاوَو بہٕ میجَرمٮ۪نٛٹ تُلِتھ تہٕ لگ بگ أکِس دۄن دۄہن منٛز یِمہٕ بہٕ ٹھیٖک چھا بَس باقٕے شُکر خۄدایَس کُن تُہۍ بوزنٲوِو گرِ چھِوا تُہۍ سٲری ٹھیٖک آ تُہۍ کٔرۍزیٚو کٲم تُہۍ ترٛٲوِزیٚو میٛانہِ مِشیٖن پٮ۪ٹھ لٔکٕر ترٛٲوزیٚو تُہۍ یُس میٛٲنۍ مِشیٖن پٮ۪ٹھ تہٕ بیٚیہِ تھٲوِزیٚو تُہۍ یہِ ہُم چیٖزِ ویٖز نیٖزیٚو تُہۍ پانے گرٕ باقٕے آ بہٕ یِمہٕ پانَے بہٕ یِمہٕ پانے تۄہہِ چھُو نہٕ تکلیٖف کَرنٕچ ضروٗرت کیٚنٛہہ بہٕ کَرٕ کٲم بہٕ تھاوٕ یہِ سامان سورُے یہِ آ گٔرِتھ ؤرِتھ تھاوٕ بہٕ تۄہہِ یِم چیٖز ویٖز لٔکٕر ؤکٕر آ بہٕ اَنہٕ پانَے پَتہٕ یہِ آٹوٗہَس منٛز اوٗرۍ ٹھیٖک چھا حظ مےٚ باسن بِہِو رۅبَس حوال اَدٕ حظ